اَکھ سِٹیٹ ہِنٛدوستانٕچ اَکھ سٹیٹ یَتھ ناو چھُ کَرناٹکہ دۄیِمہِ سِٹیٹہِ ہُنٛد ناو چھُ بِہار ترٛیِمہِ سٹیٹہِ ہُنٛد ناو چھُ اُترپرٛیٚدیش ژوٗرمہِ سٹیٹہِ ہُنٛد ناو چھُ تامِل ناڈوٗ تہٕ پٲنٛژمہِ سٹیٹہِ ہُنٛد ناو چھُ مہاراشٹرٛا